اسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھِو حٲز آ ٹھیٖک یہِ مےٚ حٲز اوس ایٚکچُولی مے چھُ کَمپوٹر حٲز سُہ چھُ پانے گَژھان شٹڈاوُن بیٚیہِ چھُ سُہ مے چُھ باسان تَتھ چھُ ویرس گومُت مے حٲز اوس سُہ اَنُن ٹھیٖک کَرناونہِ اگر تُہۍ تَتھ نظر ہیٚکِو دِتھ تہٕ مےٚ اوس یی پرٛوژھُن تُہۍ کٔژِ بَجہِ چِھو ایٚولبٕل تہٕ بہٕ اَنہا تور کیمپوٹر ٹھیٖک حٲز چھُ تیٚلہِ بہٕ حٲز انہٕ تیٚلہِ صُبحس اکھ بَجے تہٕ مے کۭتس کالس حٲز گَژھہِ یہِ ریٚپیر ہَفتہٕ کھنٛڈ تمہِ برٛونٛہہ ہیٚکہِ نہ حٲز گٔژِتھ مے حٲز چھُ ایکسٹریم مےٚ چھِ مجبوری مےٚ چھِ یہِ کالجُک ایٚسیِنمیٚنٹ یِم آسان سَبمِٹ کَرٕنۍ تَوے حٲز چھِ مےٚ ضروٗری آسان یہ مےٚ حٲز چھنہٕ آوازٕے یِوان ہیٚکوٕ حٲز تھوڑا ٹھیٖک حٲز چھُ یہِ تُۄہہ تُہۍ حٲز ؤنیو مےٚ ٹایِم تھوڑا کۭتس کالس آ اگر حٲز اتھ کانٛہہ مطلب کانٛہہ چیٖز پیٚو نوٚو تراوُن تہٕ سُہ چھُ حٲز مےٚ اَنُن کِنہٕ تُہی أنیو سُہ پانے ٹھیٖک حٲز چھُ تہٕ مگر آرِجنل حٲز أنزیٚو تہٕ مےٚ چھُنہ ڈُبلِکیٹ ضروٗرت کیٚنٛہہ ٹھیٖک حٲز چُھ تیٚلہِ بیٚیہِ حٲز اوس مےٚ تہٕ بہٕ حٲز ہیٚکہ نہٕ دَہ کاہہ بجے البتاہ بہٕ ہیٚکہٕ اکھ بجے ہُیتھ یِتھ اور کیازِ کہِ مےٚ چھِ کٲم تھوڑا توے ٹھیٖک حٲز چھُ یہِ مےٚ حٲز اوس ایٚکچُولی پرٕژُھن کہِ تُہُند شاپ بہٕ چَھس نہٕ زٕہٕنۍ آمٕژ اور تہٕ کَتَیٚتھ چھُ کَتھ جایہِ ٹھیٖک حٲز چُِھ تۄہہ چُھو حٲز یِہوے نمبر ٹھیٖک حٲز چھُ اگر حٲز بیٚیہِ کانٛہہ اِشو اوس تُہۍ ہیٚکِو مےٚ ؤنِتھ تہِ بیٚیہِ تُہۍ کوتاہ چھُو ہیٚوان یہِ مطلب رِپیر کَرنس کوتاہ لَگہِ ٲں بیٚیہِ اتھ حٲز چھِ تھوڑا یو ایس بی منٛز تہِ پرابلِم تہٕ بیٚیہِ حٲز چھِ تھوڑا سِکرین منٛز تہِ تُہۍ وٕچھہ پتہٕ کیازِ کہ اتھ چھنہٕ یو اس بی کیبٕل لَگان بیٚیہِ کیٚنٛہہ ٹھیٖک چھُ تیٚلہِ تیلہِ حٲز یِم بہٕ صبحس تہٕ شُکریا بیٚیہِ تُہنٛد وعلیکُم اسلام